السلامُ علیکُم مےٚ چھُ ناو مُنَزا أسۍ چھِ ییٚتہِ یوجوَلی یوٗز کَران اِستعمال کَران کٲشِر زَبانٕے تہٕ وۄنۍ اگر نہٕ کٲنٛسہِ تَگان چھِ مان ژٕ یِم اَسہِ بُزرگ وُزرگ لُکھ چھِ یِمَن چھَنہٕ تَگان سارنٕے باقٕے باقٕے لینٛگویج تہِ یوٗز کَرٕنۍ مگر کٲشُر چھُ ہر أکِس تَگان مگر وۄنۍ چھُ اکھ چیٖز کہِ کٲنٛسہِ کٲنٛسہِ چھُ تَگان ییٚتہِ اُردو کٲنٛسہِ کٲنٛسہِ کیاہ ہر أکِس چھُ اُردو تَگانٕے وۄنۍ چھِ أسۍ ییٚتہِ قران شریٖف تہِ پَران تَتھ پٮ۪ٹھ تہِ چھُ اَسہِ یِوان اردو ٹرانسلیشَن تہِ تمہِ پٮ۪ٹھِ تہِ چھِ ہیٚچھان کَران أسۍ تہِ چھِ ہیٚچھان تمہِ پٮ۪ٹھ تہٕ یِم بُزرگ لُکھ چھِ یِم تہِ چھِ تھوڑا بہت ہیٚکان کٔرِتھ اورٕ یورٕ وۄنۍ چھِ بیٚیہِ سٲری شُرۍ آزکَل کَران اردو اردو اردو اِنٛگلِش تہِ وۄنۍ یِم باقٕے بٔڑ بٔڑ نَفَر تہِ چھِ یِمَن کٲشرِ وَرٲے کانٛہہ چیٖز چھُ تَگان یِمَن تہِ چھُ تھوڑا بہت روزان تمہِ اردو مَنٛز کانٛہہ کانٛہہ کانٛہہ کانٛہہ اَلفاظہ یاد یِمَن چھُ کانٛہہ حرفہ وَرفہ یاد روزان تہٕ یِم چھِ تھوڑا بہت تمے سۭتۍ پَتہٕ بیٚیِس کَتھ واتناوان وۄنۍ زَن آسہِ کٲنٛسہِ وَنُن ناو کیاہ چھُے ناو تہٕ نام نام نام کیاہ نام کیاہ یِتھے کنی چھِ یِم کَتھ کَران تہٕ تھوڑا بہت چھِ یِتھے کنی پَکناوان پَنٕنۍ کَتھ برونٛٹھ وۄنۍ اگر نہٕ کٲنٛسہِ تَگہِ بِلکُلٕے کِہِیٖنۍ تہٕ وۄنۍ آسی اَتٮ۪ن کانٛہہ نَتہٕ کانٛہہ تہٕ تیٚلہِ چھِ تٔمِس دَپان ییٚمِس وَن تہٕ یِتھ کنۍ اِتھ کنۍ یِتھ کنۍ یِتھ کنۍ چھُ مےٚ ضرورَت تہٕ أمِس وَن تہٕ أمۍ سِنٛزی زَبٲنۍ مَنٛز کیاہ چھُ اَتھ کَتھِ وَنُن تہٕ چھِ تِتھے کنی گُزار کران تہٕ وۄنۍ ییٚتہِ چھُ مَگر تَگان ویسے سارنٕے توتہِ اردو تہِ کَرُن تِژھ کَتھ چھَ نہٕ کینٛہہ